اگر أسۍ ساینَس سۭتۍ ٹٮ۪کنالجی ہٕنٛز کَتھ کَرو گۄڈنٮ۪تھ تھاوو أسۍ یہِ فونٕے اگر نہٕ فون آسہِ ہے یہِ ایپ ہٮ۪کو نہٕ یوٗزٕے کٔرِتھ گوٚو یہِ گۄڈنیُک یا باقی فٲیدٕ آز اگر بَچہِ پَرِ سُہ پَرِ فونہٕ پٮ۪ٹھٕ یوٗٹیوٗبچہِ ذٔریعہِ وِڈمیٹچہِ ذٔریعہِ یا باقی باقی اٮ۪پلِکیشنہٕ چھِ وَٹسَپَن پٮ۪ٹھ چھِ آسان گرُپ اَلَگ اَلَگ یَتھ پٮ۪ٹھ کانٛہہ بَچہِ ہیٚکہِ پٔرِتھ پَتہٕ چھِ آسان یہِ اِنسانَس تام سُہ کیٛاہ یوٗز سُہ کیٛاہ اِستعمال کَرِ اَصٕل کَریٛا بُرٕ کَریٛا تَتہِ چھِ اَتھ واریاہ فٲیدٕ فونَس تہِ مگر یہِ چھِ پَنُن پَنٕنۍ سونٛچ کُس کِتھ کٔنۍ کَرِ اَتھ یوٗز مطلب ساینَس اَگر أسۍ ساینَسٕچ کَتھ کَرو یہِ سِمٹَمٕز تہِ چھِ مطلب یہِ تہِ چھِ واریاہ نۄقصان تہِ تہٕ فٲیدٕ تہِ چھِ واریاہ